وعلیکُم سلام ہے بَس دُعا اَچھا آ آ یہِ ٹی سِٹال اَچھا ٹھیٖک ٹھیٖک اَچھا ٹھیٖک ژوٚٹ ووٚٹ اَہَن حظ آو اَسہِ چھِ اَسہِ نِش چھِ واریاہ یِم ژوٚٹ ایٚوَیلیبُل تۄہہِ یُس خۄش گژھٮ۪و سُہ ہٮ۪کِو تُہۍ تُلِتھ یہِ چھا تۄہہِ نُنہٕ چاے خٲطرٕ کِنہٕ لیٚپٹَن چاے خٲطرٕ اَچھا تُہۍ چھُو خٲلی لیپٹَن چاے کَران بَس

وَلہٕ وَلہٕ حظ کیٚنٛہہ نہٕ حظ چھِنہٕ یہِ آ اَسہِ اَسہِ نِش بَنہِ دۄنوٕے قٔسٕم ژوٚٹ اَسہِ نِش بَنہِ مٔدٕر تِتہِ نَمکیٖن تہِ آ ہر کیٚنٛہہ ہر کیٚنٛہہ اَسہِ چھِ ہر کانٛہہ قٔسٕم دال تہٕ ژوٚٹ تہِ چھِ تۄلہٕ ژوٚٹ تہِ چھِ کُکیٖز چھِ بِسکوٗٹ چھِ بٔلیک وایِٹ کیک تہِ چھِ پیسٹری تہِ چھِ پیسٹری تہِ اَگر نِمٕژ آسٮ۪و تِم تہِ ہے کیٚنٛہہ چھُنہٕ ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ تۄہہِ ضروٗرت پیٚیوٕ تَمہِ وِزِ تُہۍ کٔرِو تُہۍ دِیِو آرڈرٕے یوت تہٕ أسۍ واتٕناوَو تۄہہِ ہے کیٚنٛہہ حظ چھُنہٕ تُہۍ ہے ییٚلہِ تُہۍ دِیٖزیٚو آرڈرٕے یوت تہٕ أسۍ واتٕناوَو تہٕ بِل بِل تہِ واتٮ۪و تۄہہِ پَتہٕ سۭتی پیٚمٮ۪نٛٹ کٔرِو کیش کِنہٕ پیٚمٮ۪نٛٹ کٔرِو تُہۍ آن لایِن کیٚنٛہہ نہَ حظ چھُنہٕ ڈِسکاوُنٛٹ میلیو تۄہہِ کیٚنٛہہ چھُنہٕ پرواے آ أسۍ دِمَو ڈِسکاوُنٛٹ کیٚنٛہہ چھُنہٕ پرواے تُہۍ دِیِو آرڈَر تہٕ ڈِسکاوُنٛٹ کَرَو أسۍ پتہٕ پانٕے تَمیُک غم مہٕ ہیٚیِو تُہۍ آہَن حظ تُہۍ سوٗزِو مےٚ تُہۍ سوٗزِو مےٚ پرچہٕ تۄہہِ کیٛاہ کُس کُس آیٹَم چھُ ضروٗرت کۄس ژوٚٹ چھَو ضروٗرت کۭتیاہ بِسکوٗٹ قٔسٕم کُکیٖز تِم کیک بیٚیہِ پیسٹری بیٚیہِ چھِ تِم بٔلیک بِسکوٗٹ تہٕ بیٚیہِ چھِ تِم باقٕے اَتھ چھِ واریاہ قٔسٕم یِم یِم ژےٚ ضروٗرت چھِی تِم ہٮ۪کَکھ ژٕ مےٚ ؤنِتھ تہٕ بہٕ کَرٕ سُہ پیک تہٕ بہٕ سوزٕے ژےٚ تۄہہِ چھُو کٲلۍکٮ۪تھ ضروٗرت چھُوٕ وَلا کیٚنٛہہ نا چھُنہٕ کیٚنٛہہ نا چھِنہٕ پرواے تۄہہِ بیٚیہِ ییٚمہِ ساتہٕ تۄہہِ میلہِ ضروٗرت آسٮ۪و تہٕ أسۍ کَرَو

نُنہٕ چاے خٲطرٕ چھِ نُنہٕ چاے خٲطرٕ چھِ بِسکوٗٹ نَمکیٖن بِسکوٗٹ چھِنا یِوان تِم وایِٹ کَلَر آ تِمٕے چھِ یہِ